ہیٚلو اَسلامُ علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ییٚتہِ شمیٖم باغہٕ ہاسپِٹَل پٮ۪ٹھٕ مےٚ حظ اوس یہِ ڈاکٹر سجادَس نِش ایپواینٛٹمٮ۪نٛٹ ضروٗرتھ مےٚ حظ ٲسۍ یَتھ دَنٛدَس چھِ مےٚ کھٔنٛڈۍ ؤژھمٕژ مےٚ چھِ اَتھ دَگ آسان صحیح مےٚ حظ گوٚو اَتھ یِہَے ہفتہٕ کھنٛڈ لگ بگ بہٕ آییَس اَکہِ لَٹہِ تِمَو تھٲوِو مےٚ تَمہِ وِزِ دوا ووا یِتھٕے کٔنۍ مگر پتہٕ گٔیے مےٚ تھوڑا فرق مگر مےٚ چھِ اَز صحیح بیٚیہِ دگ اَتھ آسان اَتھ اَز چھِنہٕ مےٚ فرق تَمہِ وِزِ کھٮ۪وو مےٚ أکِس دۄن دۄہَن اوسُکھ مےٚ تھوٚومُت دوا تہٕ اَز چھَس نہٕ بہٕ مگر وۅنۍ کھٮ۪وان سُہ کیٚنٛہہ مےٚ کھٮ۪ویو منٛزٕ سُہ مگر مےٚ گٔے نہٕ تَمہِ سۭتۍ کیٚنٛہہ فرقا باسیٚے نہٕ مےٚ کِہیٖنٛۍ وۅنۍ دوٚپ مےٚ بہٕ ہٮ۪مہٕ توتہِ ایپواینٛٹمٮ۪نٛٹ تہٕ بہٕ وُچھٕ بہٕ دھیٛاوٕناو نظرخبر اَتھ کیٛاہ اتھ ما چھِ زیادٕ کیٚنٛہہ پٮ۪ٹھٕ چھُنہٕ حظ اَتھ زیٹھان چھُنہٕ پَتہٕ تَوَے سُہ حظ اوس مےٚ تَمہِ وِزِ ترٛیٚن دۄہَن تھوٚومُت ڈاکٹر صٲبَن تہٕ پَتہٕ اَنٮ۪و مےٚ پتہٕ گٔے مےٚ منٛزٕ فرق وۅنۍ ییٚلہِ مےٚ بیٚیہِ کریون پَتہٕ اَنٮ۪و مےٚ بیٚیہِ تہٕ کھٮ۪ویو مےٚ دۄہَس کھٮ۪نٛڈس مگر مےٚ باسیے نہَ فرق ورق کِہیٖنٛۍ نہٕ تَمہِ سۭتۍ مےٚ حظ چھےٚ تھٲرٹی ٹُو اَہَن حظ بہٕ حظ چھَس یہِ مریم ییٚتھٕے کَرن نگرٕے بسان اَہَن حظ اَہَن حظ کَتہِ اَہَنہٕ بہٕ حظ چھَس مریم رٔشیٖد بہٕ حظ چھَس کرن نگرٕ پٮ۪ٹھ ٹھیٖک حظ چھُ مےٚ یہِ ٹیشٹہٕ ویشٹہٕ ما چھِ مےٚ اَتھ کیٚنٛہہ کَرٕنۍ اَہَن حظ

وَلہٕ حظ تہٕ چلو شُکریہِ وۅنۍ کَرٕ بہٕ پگاہ ہٮ۪کِو تُہۍ مےٚ اورٕے کٔرِتھ کال چل چلو شُکریہ شُکریہ اسلام